اۭں اَسہِ حظ کَریو اوتانۍ کیٚنہہ آیٹَم آرڈَر تُہٕنٛدِ رسٹورنٛٹ پٮ۪ٹھ مگر تُہۍ نہٕ حظ چھُو نہٕ کیش آن ڈیلوری دِوان کِہیٖنۍ تہٕ أسۍ ہٮ۪کَو نہٕ أمۍ ورایے کانٛہہ پٮ۪منٛٹ مٮ۪تھٲڈ یوٗز کٔرِتھ کِہیٖنۍ تُہۍ کٔرو کٲم تُہۍ کٔرو میٲنۍ آیٹَم کٮ۪نسَل نَتہٕ اگر تۄہہِ اَکھ پاسِبُل آپشَن گژھیو تُہۍ کٔرو کٲم تُہۍ دِیو تِم کیش آن ڈیلوری تہٕ تُہۍ کٔرو مےٚ آیٹَم ڈیلوَر ورنا اگر نہٕ تہِ گژھِ تُہۍ ہٮ۪کِو نہٕ کیش آن ڈیلوری کِہیٖنۍ دِتھ تُہۍ کٔرو مےٚ یِم آیٹَم کٮ۪نسَل بے ادبی معاف